اَگر ٲسۍ میٛٲنۍ سونچ وُچھو اَتھ بارَس منٛز زِ نَژنہٕ کِس بارَس منٛز زِ کانٛہہ دۄہ تھاوَو أسۍ اَتھ خٲطرٕ زِ تَمہِ دۄہ تھاوَو أسۍ نَژُن تہٕ پَتہٕ روزِ ہے سُہ سانہِ خٲطرٕ اکھ یا د گار دۄہ مےٚ اوس واریاہ زیادٕ شوق زِ بہٕ نَژٕہا تہٕ اَمہِ باپَتھ نہٕ کیٚنٛہہ زِ مطلب مےٚ روزِ ہا سُہ یاد گار اَمہِ باپَتھ اوس مےٚ شوق اوس مےٚ یہِ بہٕ نژٕہا مےٚ اوس واریاہ زیادٕ شوق مَگر ییٚلہِ تُہۍ چھُو وَنان وۅنۍ اَمہِ باپَتھ زِ مطلب پَتہٕ روزِ ہے سُہ یاد گار مےٚ اوس واریاہ زیادٕ شوق کَشمیٖرَس منٛز اَگرے أسۍ زیادٕ وُچھو زیادٕ تر چھِ ییٚتہِ یِوان یُس روٚف ییٚلہ سُہ وَنوُن چھُ یِوان کرنہٕ تَتھ چھِ وَنان روٚف تَتھ چھِ وَنان تَمہِ ساتہٕ چھِ ونان نَژنہٕ تٔتھی ییٚلہِ سُہ روٚف چھُ وَنان سُے سُے اوس مےٚ شوق زِ بہٕ کرٕہا سُے روٚف سُہ روزِ ہے مےٚ پَتہٕ یاد گار مےٚ اوس واریاہ شوق اَگر مےٚ وَنان مطلب بہٕ وَنہٕ سُے روٚفٕے تَتھ منٛز چھُ اکھ کٲم گژھان تَتھ منٛز چھِ یِوان تَتھ منٛز چھُ پیٚوان پھیرَن لاگُن تِلہٕ دار پھیرَن چھُ پیٚوان تَتھ منٛز لاگُن بیٚیہِ چھُ پیٚوان تَتھ منٛز ڈیٚکہٕ ٹِکہٕ چھِ پیٚوان تَتھ منٛز لاگُن بیٚیہِ چھُ پیٚوان تَتھ منٛز پرٛٲنۍ یِم زَنہِ آسہٕ تِم آسہٕ سٔکارُف دِوان تِم آسہٕ تھاوان پرٛٲنۍ پٲٹھۍ سۄ دٔجۍ پَتہٕ ٲسۍ سۄ تھوان سۄ گنٛڈ کٔرِتھ پٔتۍ کِنۍ زوٗج چھِ یِوان تَتھ منٛز لاگنہٕ مےٚ چھُ واراہ زیادٕ شوق تہِ اوس مےٚ اَگرے مےٚ بیٚیہِ وَنان اَگرے ژےٚ نَژُن یَژھکھ مطلب پَتہٕ کیٛاہ یَژھکھ ژٕ کُس یَژھکھ ژٕ مطلب کیٛاہ یژھکھ ژٕ کَرُن بہٕ وَنہٕ ہا سُے روٚف سُے روٚف نَژٕہا بہٕ سُے روٚف نَژٕہا بہٕ تہٕ سُہ روزِ ہے میٛانہِ خٲطرٕ واریاہ زیادٕ یاد گار مطلب سُہ یہِ آسہِ ہے میٛانہِ خٲطرٕ اکھ واریاہ زیادٕ خۄشیِوٕنۍ اکھ یاد گٲری آسہِ یہِ اَگرے بہٕ سُہ روٚف کرٕہا پَتہٕ نَژٕہا بہٕ یِہَے روزِ ہے میٛانہِ خٲطرٕ اکھ یاد گار روزِ ہے یہِ میٛانہِ خٲطرٕ مےٚ گژھِ ہے پَنُن شوق تہِ پوٗرٕ تہٕ بیٚیہِ روزِ ہے مےٚ اکھ یاد گار دۄہ تہِ یہِ تہٕ میٛون شوق تہِ گژھِ ہے پوٗرٕ یِہَے روٚفٕے تِکیٛازِ مےٚ اوس بَچپَن پیٚٹھٕے شوق وۅنۍ گٔیے نہٕ مےٚ بَچپن پٮ۪ٹھٕے یہِ شوق پوٗرٕ کیٚنٛہہ اَگرٕے وُنکیٚن تہِ وۅنۍ وَنان وُنکیٚن تہِ وَنہٕ بہٕ یِہَے روٚفٕے تِکیٛازِ مےٚ چھُ مےٚ اوس بَچپَن پیٚٹھٕے شوق بہٕ لگہٕ ہا تِمَے روٚف پَلو تِمَے سُے پھیرَن سُے ٹیٖک لاگہٕ ہا بہٕ ڈیٚکَس تہٕ پَتہٕ کرٕہا بہٕ روٚف تہٕ پَتہٕ روزِ ہے مےٚ سُہ یاد گار یِہَے کرٕہا بہٕ یِہَے روٚفٕے ڈانس یِہَے روزِ ہے مےٚ پَتہٕ یاد گار